اننت ناگ ڈِسٹرکَس منٛز چھِ أسۍ واریاہ کٕرَاپس وۄپداوان اَیٚگزَامپٕل چھُ رایِس چھُ ویٖٹ چھُ گرٛینٕز چھِ پَلسِز چھِ فروٗٹٕز چھِ ویجِٹیبٕلٕز چھِ یِمو منٛز ہَسا چھِ أسۍ کینٛہہ کٕرَاپٕس یِم أسۍ پَننہِ خٲطرٕ یوٗز چھِ أسۍ کَرَان یِم أسۍ کھؠوان چؠوَان چھِ دالہٕ چھِ أسۍ وۄپداوَان پَتہٕ چھِ أسۍ تِم کھؠوَان وجٹیبٕلٕز چھِ أسۍ وۄپداوَان تِم ہسا چھِ أسۍ پَننہِ خٲطرٕ یوٗز کَرَان کینٛہہ چھِ تم کٕرَاپٕس یِم اَسہِ اِکنامِی منٛز ڈؠوَلَپ چھِ کَرَان یا سٲنۍ اِکنامِی چھِ ڈؠولَپ کَرَان تہٕ کیژَن کِٕرَاپَن ہَسا چھِ واریاہ ڈِمانٛڈ فروٗٹٕس چھِ فروٗٹسو منٛز ایپٕل چھُ پِیَر چھُ چری چھُ اَیٚلمَنٛڈ چھُ وَالنَٹ چھُ یِمَن ہَسا چھِ واریاہ ڈِمانٛڈ تہٕ یۄس اَسہِ اِکنامی چھِ ڈؠولَپ کَرَان تہٕ یِم ہَسا چھِ أسۍ سٲری بِیَالہِ پؠٹھ وۄپداوان تہٕ یِہُنٛد یُس ہَسا سیٖزَن چھُ وۄپداونُک آسَان سُہ ہَسا چھُ آسَان وِنٛٹَر سیٖزَن وِنٛٹَر سیٖزنَس منٛز ہَسا چھُ یِہُنٛد بِیول أسۍ زٔمیٖنَس منٛز ترٛاوَان تہٕ پَتہٕ ہَسا چھِ یِم مے جوٗنَس منٛز آسان تیار گَمٕتۍ یَتھ منٛز زَن والنَٹ کُل چھُ آسَان سُہ ہسا چھُ آسان بَنِیومُت رُہن چھُ آسَان گنٛڈٕ چھُ آسان تہٕ یِم ہَسا چھِ آسَان تمہِ ساتہٕ تَیار